کاڈِنیٹرٕ سُنٛد بیٚاکھ سوال چھُ آسان زِ اگر تۄہہِ کُنہِ جایہِ موقعہٕ میلیٚو کہِ تُہۍ کٔرِو پَنُن پان ظٲہر تُہۍ کیٛاہ ہیٚکِو کٔرِتھ یورٕ گژھہِ جَواب دیُن اگر مےٚ کُنہِ جایہِ موقعہٕ میلہِ یُس مےٚ أنٛدٕرۍ خٲصیت آسہِ بہٕ کھالہٕ سُہ باقیَن برٛونٛہہ کُن تھاو بہٕ تہٕ پَنُن یہِ مےٚ ٹیلیٚنٛٹ آسہِ سُہ ہاوٕ بہٕ باقٕیَن حالانٛکہِ اَگَر بہٕ ڈانٕس چھِ مےٚ یا چھا تَگان کَرُن بہٕ کَرٕ بہٕ وَتھہٕ بہٕ ہاوٕ تِمَن کہِ ڈانٕس کِتھ کٔنۍ چھِ کَران تہٕ پَنُن پان تھاو تِمَن برٛونٛہہ کَنہِ تہٕ کَر تِمَن خۄش یہِ دِل کَر تہنٛدۍ خۄش پننہِ نَژنہٕ سۭتۍ یِم تِم وَنان نَہ یہِ ہیٚکہِ بلکل زندگی منٛز کیٚنٛہہ کٔرِتھ پَنُن پان ظٲہر کٔرِتھ